السَلامُ علیکُم اَسہِ حظ آنیاے اوترٕ آیِس کرٛیٖم اَکھ ریسٹورَنٛٹ پٮ۪ٹھ ییٚتی مگر بہتریٖن ٲس سُہ سُہ ٲس یہِ تَتھ کیا وَنو فیملی پیک ٲس سُہ سُہ آو بَڑٕ ٹیسٹ کھٮ۪نَس بَچہِ تہِ گٔے خۄش یُس أسۍ بازرٕ آیِس کرٛیٖم چھِ اَنان سُہ چھِ گَرٕ تام میلٹ گژھان تہٕ أسۍ چھِنہٕ ہٮ۪کان تَمیُک لُطُف تُلِتھ کِہیٖنۍ بیٚیہِ چھِ آسان سُہ سَپَریٹ ہُتھ کَنۍ چھِ أسۍ فیملی اِکوَٹَے بیٚہوان پَتہٕ کَران شیر پانہٕ ؤنۍ پَتہٕ چھِ کَران أسۍ سُہ سٔرٕو تَتھ چھِ یِوان اَکھ اَگٕے لُطُف سٲری چھِ کھٮ۪وان بَرابَر بَرابَرا نہ چھِ پِگلان نہ چھِ کینٛہہ ہُتھ کَنۍ چھِ اَنان أسۍ اَکھ اَکھ آیِس کرٛیٖم تھَماوا اَتھَس منٛز تہٕ تَتھ چھُنہٕ تیوٗتاہ ٹیسٹ یِوان کِہیٖنۍ یوٗتاہ یِتھ فیملی پیکَس چھُ یِوان یہِ چھِ فیملی پیک ناوٕے اَتھ مگر چھِ یہِ ریلی أسۍ چھِ سٲری فیم أسۍ چھِ اَنان یہِ یہِ چھَ آسان بَڑٕ ٹیسٹی فٕلیوَر آسان اَتھ اَصٕل تہٕ یہِ چھِ پَنٕںی مَرضی أسۍ کُس فٕلیوَر تُلو تہٕ اَسہِ اوس اوٚنمُت وایٹ وایٹ فٕلیوَر سُہ اوس وِدآوُت کَلَر بَڑٕ ٹیسٹی اوس سُہ سِٹرٛابرٛی تہِ اوس اوٚنمُت اَکہِ دویہِ لَٹہِ سُہ تہِ بَڑٕ بہتریٖن تہٕ بحرحال میٲنہِ وَننُک مقصد چھِ یی کہ سُہ پیک یُس چھُ سُہ اوس بَڑٕ جینوَن کیازِکہِ تَمہِ تَتھ یُس أسۍ مٔنی دِوان چھِ نَتہٕ چھُ سُہ شیٖن أسۍ دَپو اکہِ قٕسمہٕ مطلب اَسہِ اوٚن یَکھ بازرٕ تہِ چھُنہٕ کِہیٖنۍ مگر تَتھ چھُنہٕ سُہ چھِ سُہ یَکھ سُہ ڈِزٲرٕو کَران سُہ مٔنی کیازِکہِ سُہ چھِنہٕ یَکھٕے یوت آسان کینٛہہ تَتھ منٛز چھِ آسان ٹیسٹہٕ تہِ تَتھ منٛز چھِ آسان فٕلے فٕلیوَر تہِ تَتھ منٛز چھِ بَچہِ تہِ اِنجوے کَران سُہ چھِ آسان کیا وَنہٕ بہٕ وۄنۍ واریاہ زیادٕ اَصٕل اِنسان چھُ دَپان بیٚیہِ کھٮ۪مہ بہٕ چھس پَتہٕ بَچَن نِش تُلان رَژھا رَژھا بہٕ چھس یِمنٕے تُلان چَمچہ چَمچہ دَپان چھسَکھ ؤلِو دِیو مےٚ تہِ بیٚیہِ رَژھا یہِ تیٚتھ چھِ یِوان تَتھ ٹیسٹ تہٕ یہِ بحرحال یہِ پوٚز آسہِ تی چھِ أسۍ وَنان اَپزِ منٛز درٛاو نہٕ کِہیٖنۍ نہ چھِ اَپُز وَنُن ٹھیٖک تہٕ مےٚ کھیٚیہِ أکۍ دۄیہِ ژورِ لَٹہِ کھیو اَسہِ یہِ فیملی پیک تہٕ اَسہِ آو بَڑٕ لُطُف بَچو کوٚرُکھ اِنجوے ییٚلہِ تِمَے زٕ ترٛےٚ دۄہ چھِ گژھان یِم چھِ کَران مٲلِس فون اور یہِ سا یہِ اَسہِ فیملی پیک ہیٚتھ کیازِکہِ أسۍ چھِ کھٮ۪وان پَتہٕ سُہ شامَس بَتَس بَتہٕ برونٛٹھٕے کھٮ۪وان گنٹہٕ کھَنٛڈ تہٕ تَمہِ پَتہٕ چھِ أسۍ گٲنٛٹہٕ پَتہٕ یا اوٚڑ گٲنٛٹہٕ پَتہٕ کھٮ۪وان بَتہٕ یُس یہِ شامُک ٹایم چھِ آسان یہِ چھِ آسان واریاہ زیادٕ گَرَم تہٕ بیٚیہِ چھِ آسان یہِ لُطُف اندوز کیازِکہِ سٲری چھِ آسان کٲم وٲم ہُہ یہِ بِہِتھ آسان پانَس بیٚیہِ آسان فیملی سٲرٕے اِکوَٹَے تہٕ اَمہِ ساتہٕ چھِ یِوان کھٮ۪نُک بَڑٕ ٹیسٹ بیٚیہِ چھِ آسان اَمہِ ریسٹورَنٛٹٕکۍ ٹی چیٖز سٲری اَصٕل تہٕ ماشاء اللہ أسۍ ہٮ۪کو نہٕ بَدخِلٲفی کٔرِتھ کینٛہہ أسۍ یِم تہِ چیٖز امہِ ریسٹورنٛٹ منٛز چھِ تُلان چاہے بِریانی چھِ چاہے باقی چیٖز چھِ تہٕ بَڑٕ ٹیسٹہٕ فُل اَسان یہِ ڈرٛاے أسۍ زَن تُلو بِریانی تَتھ تہِ چھِ آسان یہِ ڈرٛاے فرٛوٗٹ چھِس آسان چِکَن پیٖس تہِ چھُس آسان منٛزٕ اَصٕل پٲٹھۍ ٹیسٹ فُل تہِ چھِ آسان أسۍ ہٮ۪کو نہٕ نَگیٹِو ؤنِتھ کِہیٖنۍ اَصٕل چھُ بحرحال اَسہِ کھیو دویہِ ژورِ لَٹہِ کھیو یہِ تہٕ ہُہ تہِ کھیو بَچہِ تہِ کَران اِنجوے بَچہِ کھٮ۪وان اَصٕل پٲٹھۍ تِم چھِ مٲلِس ڈیلی ڈِمانٛڈ کَران اَسہِ اَنسا فیملی پیک تِم وَنَن نہٕ شامَس زٕہٕنۍ تٔمِس آیِس کرٛیٖم اَنہٕ سا اورٕ تِم چھِ ییٚلہِ وَنان تیٚلہِ چھِ وَنان تِم فیملی پیک اَنہٕ سا تہٕ تاکہ سُہ تہِ کھٮ۪وان اَسی سۭتۍ أسۍ تہِ کھٮ۪وان کَران پانہٕ ؤنۍ شیر تہٕ کھٮ۪وان أسۍ تہِ مول موج تہِ آسان أتھی بَچہِ تہِ کھٮ۪وان أتی مٲلِس ماجہِ دِل پھۄلان بَچہِ کھٮ۪وان برونٛہہ کَنہِ تَمہِ سۭتۍ چھِ اَکھ اَلگٕے ہیپی ماحول بَنان گَرَس منٛز تہٕ بیٚیہِ تہِ آسہِ مٔزیٖد گَرَس منٛز کانٛہہ پوٚژھ آسہِ کُنہِ ساتہٕ تٔمِس آسہِ قٕسمَتَس سُہ کھے یا رِشتہٕ دار آسہِ کانٛہہ تَمہِ ساتہٕ اَنو سُہ کھے بحرحال سُہ تہِ تٕم تہِ چھِ وَنان نہ یہِ چھُ بَڑٕ اَصٕل چیٖز تہٕ اَسہِ اوس نہٕ اوکُن اِنٹرٛسٹ کِہیٖنۍ أسۍ ٲسۍ دَپان نہ خبر یہِ چھُنہٕ اَسہِ سٲنِس ذہنَس منٛز کِہیٖنۍ اَسہِ کھٮ۪مو آیِس کرٛیٖمہ چاہے وُہَن ہٕنٛز آسہِ تٕرٛہ آسہِ ژتجی ٲسۍ تَن پنٛژاہ ٲسۍ تَن تہٕ مگر یَتھ فیملی پیکَس اگر یہِ شیٖتھ رۄپیہِ چھِ ہَتھٕے چھِ جینوَن ریٹ اَتھ تہٕ یہِ چھِ اَصٕل سٲرٕے فیملی چھِ کھٮ۪وان بیٚیہِ چھِ کھٮ۪وان اَصٕل پٲٹھۍ باسان چھِ اَسہِ کھیو کینٛہہ خۄدا رٔچھِن یُتھ چھِنہٕ کِہیٖنۍ تہٕ اگر آیِس کرٛیٖم کھٮ۪مو پَتہٕ دَپو نہ نہ اَسہِ کھیوٚوُے نہٕ کینٛہہ تِژھ سُہ کَتھ چھَنہٕ کینٛہہ أسۍ چھِ کھٮ۪وان أسۍ چھِ بَڑٕ لُطُف تُلان تہٕ بیٚیہِ چھِ أسۍ خۄش تہِ گژھان باسان چھُ اِنسانَن نہ نہ آیِس کرٛیٖم کھے مےٚ مےٚ چھُ باسان مےٚ کھیٚیہِ ترٛےٚ ژور آیِس کرٛیٖم کیازِکہِ مےٚ چھُ تیُٚتھُے ٹیسٹ یِوان أسۍ چھِ کھٮ۪وان سُہ کُنہِ کَولہِ منٛز وَولٮ۪ن منٛز ترٛاوان اَتہِ چَمچہِ سۭتۍ کھٮ۪وان بَڑٕ اَصٕل پٲٹھۍ تہٕ ہُتھ پٲٹھۍ چھِنہٕ أسۍ کھٮ۪وان تاکہِ پِگلہِ پَتھَر پیٚیہِ مٔکریٛار گژھِ اَتھٕ گژھن خراب یا پَتھَر گژھِ ژھۄٹھ تہِ چھُںہٕ اَتھ کِہیٖنۍ اَتھ چھِ کھٮ۪وان بَڑٕ سافٹ پٲٹھۍ اِنسان پتھَر بیٚہوان اَصٕل پٲٹھۍ ریسپیکٹ فُل یَتھ وَنو أسۍ آڈَر چھِ بیٚیہِ ییٚلہِ یِمَن آڈَر دِمو تیٚلہِ چھِ یِم یہِ اَصٕل پٲٹھۍ یہِ آڈَر کَران تہٕ أسۍ ہٮ۪کو نہٕ یِمَن خِلاف ؤنِتھ کِہیٖنۍ آڈَر چھُ آسان بَڑٕ اَصٕل شُکریہ